ہٮ۪لو اَلسلامُ علیکُم یہِ تُہۍ چھُو حظ ماگمہٕ پٕلازا بیکری پٮ۪ٹھنَتھ یہِ مےٚ حظ اوس کیک نیُن مےٚ اوس وُچھنَتھ تَمیُک قۭمَتھ کۭتِستانٮ۪تھ چھُ گژھان اچھا چلو ٹھیٖک تیٚلہِ چھِ سہلٕے تہٕ بہٕ یِمہٕ پَتہٕ تہٕ بہٕ نِمہٕ تیٚلہِ پانَے مےٚ کَمۍ حسابہٕ آسہِ نیُن